ہیلو السلامُ علیکُم آ آ ٹھیٖک فرمٲیِو حظ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک بہٕ چھُو کۄکَر چھِ ییٚتہِ اَسہِ چھِ ترٛےٚ قٕسٕم کۄکَر ییٚتہِ کیٛاہ اَکھ چھِ وَرا وَن راج کۄکَر چھِ بایلَر کۄکَر چھِ بیٚیہِ چھِ کٲشِر کۄکَر آ تُہۍ ٹھیٖک ٹھیٖک آ آ ٹھیٖک وٕچھِو مےٚ چھِ زٕ حال تہٕ یِم درجَن ہی تیار گٔمٕتۍ تہٕ فارَم مےٚ تَیار گٔمٕتۍ واریاہ حظ چھِ مےٚ کَمٕے پَہمَتھ تہٕ البتہ ہُم یِم ژٕ باقٕے چھَکھ وَنان کٲشِر کۄکَر تہٕ بیٚیہِ بایلَر کۄکَر تِم چھِ مےٚ گٔمٕتۍ تَیار تہٕ کۭتِس ژےٚ کۭتیاہ چھی لگ بگ ضوٚرَتھ اَچھا پٲنٛژۍمہِ

آ آ آ تیوٗتاہ کانٹِٹی سہ تیٖژاہَن نیرِ اَسہِ تیوٗتاہَن چھُ اَسہِ تہٕ مگر بیٛاکھ کَتھ چھِ بوٗزِو اگرَے تُہۍ نِنۍ چھُو نا ریٹ روزِ أزۍ چی اکھ ہَتھ تہٕ پانٛژھ سَتتھ چھِ آز یِوان کۄکَر آ آ اَکھ ہَتھ پانٛژھ ستَتھ چھُ یِوان اکھ ہَتھ پانٛژھ ستَتھ مگر مگر بیٚیہِ چھِ بیٛاکھ چیٖز دَہ رۄپیہِ اگرَے أسۍ مٲرِتھ چھِ یورَے دِنۍ تِم سنٛبٲلِتھ وَمبٲلِتھ اَتھ چھِ أسۍ ہٮ۪وان وُہ رۄپیہِ مارنَس تِم چھِ یِوان سَتَتھ شیٖتھ نَمَتھ اَکھ ہَتھ تُہۍ مٲنِو زٕ ہَتھ رۄپیہِ گژھِوٕ تۄہہِ کۄکُر تیار

ٹھیٖک پٲنٛژۍمہِ پٲنٛژۍمہِ سُلے پٲنٛژۍمہِ سُلے تھاوٕ بہٕ تِم تَیار اَکھ چھُو پنٛژاہ کۄکُر وَن راج کۄکَر بیٚیہِ چھِ بایلَر کۄکر تہِ تہٕ بیٚیہِ چھُو کٲشِر کۄکَر تہِ کۄک کٲشِر کۭتیٛاہ چھِ ضوٚرَتھ آ آ وَن راج چھِ وَن راج چھِ اگر تُہۍ نیٖوہُکھ یِم تِمَن چھِ اَصٕل مَزٕ گژھان وَن راجہِ کۄکرَن آ تِم چھِ صحتَس خٲطرٕ واریاہ اَصٕل واریاہ چلو چلو ٹھیٖک تُہۍ تھٲیزیو مےٚ نمبر سٮ۪نٛڈ کٔرِتھ چہ چلو